بہٕ چھُس کران واریاہَن فوٹوٗگرافٕس اٮ۪کاونٹَن یِم سوشَل میٖڈِیاہَس پٮ۪ٹھ چھِ فالَو یَتھ منٛز فیس بُکَس پٮ۪ٹھ یا اِنَسٹاہَس پٮ۪ٹھ یا واریاہ باقٕے چھِ ٹُویٖٹَرَس پٮ۪ٹھ سارِنٕے سوشَل میٖڈِیاہَن پٮ۪ٹھ چھُس بہٕ یِمَن فالَو کران یَتھ منٛز أڈۍ چھِ جوٗن فوٹوٗگرافٕس یا بیاکھ چھِ سِنیپ شاٹٕز بیاکھ چھِ کٮ۪مرہ مین فوٹوٗگرافَر بیاکھ چھِ دا وٲرلڈٕ فوٹوٗگرافَر بیاکھ چھِ فوٹوز آف د ڈے یِم چھِ بیٚیہِ تہِ واریاہ کیٚنہہ یِم واریاہ واریاہ اَصٕل فوٹوٗگرافٕز چھِ اَپلوڈ کران فیس بُکَس پٮ۪ٹھ اِنَس ٹاہَس پٮ۪ٹھ اِنٛنَسٹاگرامَس پٮ۪ٹھ ٹیلی گرامَس پٮ۪ٹھ یا ٹُویٖٹَرَس پٮ۪ٹھ یَتھ آز اٮ۪کٕس چھِ وَنان بیٚیہِ چھُس بہٕ باقِیَن تہِ فالَو کران تم چھِ تَتھ زیادٕ پہَن چھِ مےٚ یِم نٮ۪چرٕکۍ فوٹوٗگراف چھِ آسان نٮ۪چرَس چھِ آسان تصویٖر تُلِتھ تِم چھِ مےٚ زیادٕ پہَن پسنٛد تٔمی کِنۍ چھُس بہٕ یِمَن فالو کران بیٚیہِ چھِ فوٹوٗگراف سۭتۍ پَنُن روزٕگار تہِ واریاہ اَتھ کماوان تہٕ بہٕ چھُس نہٕ ؤںۍ تُلان کیٚنہہ مگر مےٚ تہِ چھِ واریاہ شوق فوٹوٗگرافی کَرنُک بیٚیہِ تہِ چھُس بہٕ واریاہ سوشَل میٖڈِیا اٮ۪کاوٕنٛٹ یِم بہٕ فالَو چھُس کران تَتھ منٛز چھِ پِن ٹریشٹ چھِ یا باقٕے باقٕے نِوٕز چینلٕز چھِ یا باقٕے وغیرہ چھُ فوٹوٗگرافٲرٕس چھُ واریاہ اَصٕل فوٹوٗ تم تُلان نٮ۪چرَل وایلڈٕ لایفَس یا باقِیَن چیٖزَن أمۍ سۭتۍ چھِ اَسہِ بیٚیہِ چھِ تم مطلب سٲلِم دُنیاۂکۍ فوٹوٗ اپلوڈ کران ییٚمہِ سۭتۍ أسۍ چھِ گَرِ بِہِتھ تہِ ہٮ۪کان وُچِتھ تہِ کَتھ جایہِ کیٛاہ چھِ کَتھ جایہِ کیۭژاہ اَصٕل خوٗبصوٗرَت جاے چھِ تٔمۍ سۭتۍ چھِ پتہٕ أسۍ مُتٲثِر گژھان تور گژھنہٕ خٲطرٕ تٔمی کِنۍ چھِ یِمَن سوشَل میٖڈِیاہَن أسۍ فالَو کران یِم زیادٕ پہَن فوٹوٗگرافَر چھِ آسان زیادٕ تَر چھُس بہٕ فیس بُکَس پٮ۪ٹھ آسان زیادٕ تَر چھُس بہٕ تٔتھۍ پٮ۪ٹھ کران یِم فوٹوگرافٕس سوشَل میٖڈِیا اٮ۪کاوٕنٛٹ فالو یا اِنٛنَسٹاگرامَس پٮ۪ٹھ تہِ ٹیلے گرامَس پٮ۪ٹھ تہِ یا آز چھِ واٹٕساپَس پٮ۪ٹھ تہِ گروپ بنان تَتھ منٛز تہِ چھِ واریاہ فوٹوٗ یوان یا چینَلٕز چھِ آسان تَتھ پٮ۪ٹھ سُہ تہِ چھِ اَکھ ذریعہِ ییٚمہِ سۭتۍ أسۍ وٕچھان چھِ کہ کُس کوٗتاہ اَصٕل فوٹوگرافَر چھِ بیٚیہِ تہِ چھِ واریاہ واریاہ تہٕ تَتھ منٛز چھِ خاص کر چھُس بہٕ زوٗم فوٹوٗگرافرَس کران فالَو یُس زبردس اَکھ اَصٕل فوٹوٗگرافَر چھِ سۄ چھِ واریاہ اَصٕل فوٹو تُلان نٮ۪چرَل بیوٗٹی ہاوان قدرت سٔنٛز کارسٲزی ہاوان بیٚیہِ تہِ اِتھ پٲٹھۍ چھِ أسۍ اِمَو سا أسۍ چھِ ہٮ۪کان اِتھ پٲٹھۍ گَرِ بِہتٕے وٕچھِتھ کَتھ جایہِ کیٛاہ چھِ نَتہٕ ہُتھ پٲٹھۍ چھِنہٕ ہٮ۪کان أسۍ پرٮ۪تھ جایہِ وٲتِتھ کِہیٖنۍ فار مطلب مِثال کے طور پر اگر أسۍ ییٚتہِ چھِ کٔشیٖرِ منٛز اَسہِ چھِ ہٮ۪کان وٕچھِتھ امریکاہَس منٛز کۭژاہ اَصٕل جاے چھِ یِمَو اٮ۪کاوٹو تھرو یِم سوشَل میٖڈِیاہَس پٮ۪ٹھ چھِ یا باقِیَن جایَن سعودی عربیا چھِ ہٮ۪کان گٔژھِتھ طور کِہیٖنۍ تہٕ مگر أسۍ چھِ ہٮ۪کان فوٹٕوَن پٮ۪ٹھ وُچِتھ یا باقٕے چیٖز چھِ اِنگلینڈ آسٹریلیا سیوٗزَرلینٛڈ یِم تہِ یِم جایہِ چھےٚ فارین کَنٛٹریٖز یا ایشیَن کَنٛٹریٖز تہِ یا أسۍ چھِ ہٮ۪کان ییتۍ پٮ۪ٹھ دہلی تہِ گٔژھِتھ کِہیٖنۍ واریاہ فوٹوگرافَر چھِ یِمٕے خاص کر زوٗن فوٹوگرافَر یا سِنیپ شاٹٕز یِم تُلان چھِ تِم چھِ أسۍ ہٮ۪کان وُچھُتھ یہِ چھِ اَکھ واریاہ اَصٕل چیٖز أمۍ سۭتۍ أسۍ سٲلِم چیٖز چھِ ہٮ۪کان وُچِتھ باقٕے تہِ چھِ واریاہ واریاہ چیٖز تہٕ مگر یِم چھِنہٕ أسۍ ہٮ۪کان وُچِتھ کِہیٖنۍ أمۍ تھرو چھِ أسۍ ہٮ۪کان وُچتھ سوشِل میٖڈِیا اٮ۪کاوٕنٛٹ تھرو بیٚیہِ وَنہٕ بہٕ اَکہِ لَٹہِ کہ زوٗن فوٹَوگرافَر واریاہ اَصٕل فوٹوگرافَر یُس چھِ یُس واریاہ اَصٕل فوٹو چھِ تُلان یُس سوشَل میٖڈِیا اٮ۪کاوٕنٛٹ چھِ چلان پَنُن سوشَل میٖڈِیا اٮ۪کاوٕنٛٹ چھِ تٔمِس چلان آ تُہۍ تہِ کٔر باقِیَن تہِ وَنہٕ بہٕ تُہۍ تہِ کٔرو فالَو واریاہ اَصٕل اٮ۪کاوٕنٛٹ چھِ سُہ